میون لیپ ٹاپ مےٚ چھُ وٕنکین چلان لیپ ٹاپ لِنووو مےٚ باسیو یہِ لیپ ٹاپ واریاہ زیادٕ اَصٕل اَتھ منٛز چھِ فیٖچر تہِ اَصٕل کالٹی تہِ اَصٕل تہٕ اَلبتہ لیپ ٹاپ چھُ واریاہ زیادٕ ضروٗری وٕنکینس آز کہِ جینریشن منٛز واریاہ زیادٕ لیپ ٹاپ ضروٗری مےٚ چھُ وٕنکیٚس چلان دُکان پَنُن مَگر تَتہِ چھُ مےٚ یِہوے لیپ ٹاپ وٕنکیٚنس یِہوے لیپ ٹاپ چھُس بہٕ تتہِ یوٗز کران اَلبتہ باقیو لیپ ٹاپ کھۄتہٕ چھُ یہِ واریاہ لیپ ٹاپ اَصٕل مےٚ چھُ لیپ ٹاپ وٕنکینس لِنووو لیپ ٹاپ اَلبتہ ڈیل کھۄتہٕ ایچ پی کھۄتہٕ باسیو مےٚ یہِ حد کھۄتہٕ زیادٕ اَصٕل اَمِکۍ کالٹی اَمِکۍ فیٖچر اَمِکۍ اَمِکۍ فیٖچر باسیو مےٚ حدٕ کھۄتہٕ زیادٕ اَصٕل تہٕ بہٕ چھُس وَنان تُہۍ تہِ أنی یو یِہے لیپ ٹاپ تُہۍ تہِ کٔرِو یِہوے لیپ ٹاپ یوٗز اَگر تۄہہِ مارکیٹس منٛز آسہِ کُنہِ تہِ جایہِ گژھُن یِہوے لیپ ٹاپ أنی یو لِنووو لِنووو لیپ ٹاپ یہِ چھُ اے تھری جینریشن چھُ یہِ تہٕ یِہوے کٔرِو تُہۍ پریفر